ہٮ۪لو اسلام وعلیکُم وعلیکُم سلام اسلام علیکُم

اہن حظ ٹھیٖک حظ چھُ

اہن حظ اہن حظ

آ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک